اسلامُ علیکُم وعلیکُم السلام اَہن حظ شُکُر رۄبَس کُن کٕم چھُو تۄہہِ کیٛاہ اوس ضروٗرت حظ کیٛاہ حظ سایز گوٚژھو شےٚ باے ٲٹھ کیٚنٛہہ نہَ حظ چھُنہٕ پَرواے یِیِو حظ تُہۍ یہِ کیٛاہ اَز آ آ اَز باہ بَجے ییٖزیٚو اَدٕ حظ